وعلیکُم اسلام ؤنِو حظ حضرت تۄہہِ حظ دَپیٛو مےٚ اَچھا پَتہٕ تُہۍ کیٛازِ ٲو نہٕ تۄہہِ یہِ یہِ کیٛاہ دھونٛکھَے دیُتوٕ تۄہہِ ہا اَے نہَ نہَ اَسے گوٚو اَسے گوٚو یہِ گوٚو دھونٛکہٕ دیُن سیوٚد تۄہہِ اوسوٕ مےٚ اَکھ ڈیٹ تھوٚومُت مگر مگر اَے مگرے وُچھ حظ یہِ یہِ گوٚو سیوٚد دھونٛکہٕ بٲزی تۄہہِ اوسوٕ تیٚلہِ دۄہ اَکھ وَنُن برٛونٛٹھٕے اَے بہٕ ہسا ہٮ۪کہٕ نہٕ تیٚلہِ یِتھ وۅنۍ کِہیٖنٛۍ کانٛہہ کاز گوٚو وۅنۍ کیٛاہ وۅنۍ کیٛاہ اَے تۄہہِ اوسہٕ تَمہِ موٗجوٗب اوس تۄہہِ اَگر تۄہہِ اَکھ زٕ فون برٛونٛہہ فونُے کَریو بہٕ وَنہٕ ہا بیٚیِس کیٛاہ بہٕ تھاوہا بیٚیِس سۭتۍ یہِ کٔرِتھ بہٕ تھاوہا بیٚیِس اِنفارَم کٔرِتھ تہٕ سُہ یہَے مےٚ تُہٕنٛدِ بَدلہٕ مگر تۄہہِ ژھُنوٕ فونُے سُچ آف کٔرِتھ تہٕ پَتہٕ

آ مگر فون اوسُے نہٕ فون توتہِ فونُے ووٚنُے تُلۍزِہیو توتہِ اَچھا گوٚو وۅنۍ دھونٛکھَے لوٚگ اَکہِ حساب تہٕ وُچھِ اَے کیٛاہ گژھِ پَتھ کُنَتھ اَے یَپٲرۍ چھِ واریاہ کٲم باقٕے باقٕے کامہِ چھِکھ اَے اَدٕ چھِ واریاہ کامہِ چھےٚ اَہَن حظ آ اَچھا وۅنۍ کیٛاہ چھِو تُہۍ وَنان وۅنۍ ییٖوٕ حظ تُہۍ کِنہٕ نہٕ اَچھا وُچھو کیٛاہ کَرِ تیٚلہِ خۄدا صٲب ہا اَچھا نہَ حظ بیٚیہِ یَوٕ تہِ گوٚو نا مےٚ کَسٹٕمَرَس گوٚو مےٚ ڈِلے واریاہ بہٕ اوسُس تٔمِس وَنان ییٖن یُن یُن تُہۍ یَپٲرۍ گوٚو تٔمِس ڈِلے تٔمِس لوٚگ بَچٲرِس دھونٛکھَے تٔمِس اوس سٮ۪ٹَل وۅنۍ اَتہِ گژھُن اَتھ مَکانَس منٛز

ہَے اَمہِ سۭتۍ چھِس نا گژھان یہِ دھونٛکہٕ چھِناہ